ہیٚلو اسلامُ علیکُم ؤنِو حظ کیٛاہ دٔلیٖل چھےٚ اچھا مطلب کیٛاہ ڈِپرٛشن تُہۍ ؤنِو پَنٕنۍ سِمپٹَمٕز کیٛاہ کیٛاہ چھُ تۄہہِ مےٚ حظ چھِ اچھا بیٚیہِ کیٚنٛہہ سِمپٹَم اچھا ٹھیٖک یہِ کَتہِ پیٚٹھٕ گوٚو تۄہہِ سِٹاٹ تۄہہِ اوسوٕ اَمہِ برٛونٛہہ کیٚنٛہہ تۄہہِ گوٚو کیٚنٛہہ اِنسِڈیٚنٛٹ کانٛہہ لایفہِ منٛز اچانٛک کیٚنٛہہ شاک واک کہِ یہِ مِلیو تۅہہِ ریٚنٛڈم اچھا گوٚو یہِ اچانٛک سٹڈیٖز پرٛیشر ما چھُ تۄہہِ کیٚنٛہہ ٹھیٖک ٹھیٖک یہِ میڈِسن ویڈِسن اَمہِ برٛونٛہہ ما ٲسِو تُہۍ کُنہِ ٹرٛیٖٹمیٚنٛٹ نِوان کیٚنٛہہ ڈِزیٖز وِزیٖز اچھا گوٚو یہِ چھُ ریٚنٛڈملی کاز تۄہہِ گوٚمُت یہِ چلو کیٚنٛہہ چھُنہٕ یہِ چھُ اَزکل چھِو یہِ عام یہِ چیٖز میے بی تۄہہِ آسنو باقٕے چیٖز یِم سا اتھ وَجہ آسان اتھ چیٖزس اتھ چھُنہٕ زیادٕ وۅنۍ ٹیٚنٛشناہ ہیٚون کیٚنٛہہ بٹ تۄہہِ پَزۍوٕ کیٚنٛہہ سِٹیٚپس نِنۍ یِم بہٕ تۄہہِ وَنو ریگیٛولٔرلی تِمن کٔرِو فالو بیٚیہِ دِمو کیٚنٛہہ بہٕ تۄہہِ میڈِسَن پرٛیٚسکرٛایِب کرو تۄہہِ بہٕ تِم پَزنو تۄہہِ وقتس وقتس پیٚٹھ نِنۍ تہٕ انشاء اللہ گَژھِ سورُے ٹھیٖک تہٕ مےٚ کُن وُچھِو تُہۍ وۅنۍ کیٛاہ وَنہو بہٕ تۄہہِ سُہ پرٛوسیٖجر اَپنٲوِو تُہۍ گۄڑٕنیٚتھ چھُ تۄہہِ آسان میٚنٛٹیلی ایکٚزَرسا مےَ ایٚکٚزَرسایِز چھےٚ تۄہہِ فِزکٔلی کَنٹِنیوسلی تھاوٕنۍ بیٚیہِ مینٹٕلی تۄہہِ پَزیٚو نہٕ زیادٕ سونٛچُن چیٖزن مُتعلق کیٚنٛہہ یوٗت بہ تیٛوٗت ایٚوایِڈ کَرُن بیٚیہِ ہیٚکِو تُہۍ سیلف سیلف خٲطرٕ ہیٚکِو تُہۍ بُکٕس ہیٚکِو ریٖڈ کٔرِتھ ییٛلہِ تُہۍ فرٛی ٹایِم آسوٕ بُکٕس ہیٚکِو رییڈ کٔرِتھ یا باقٕے چیٖز تُہۍ ہیٚکِو ایٚکزرسایِز کٔرِتھ یا پُلییِنٛگ گِنٛدِتھ ہیٚکِو تُہی بچن سۭتۍ یا تُہۍ کُنہِ جایہِ پِکنِک سُپاٹسن پیٚٹھ تہِ ہیٚکِو تُہۍ گٔژھِتھ تہٕ بیٚیہِ یِم دواہ تۄہہِ ؤنِو تہٕ آن ٹایِم وقتس پیٚٹھ نیُن ڈِلے وِلے نہٕ بِلکُل تہِ کِہیٖنٛۍ کَرُن اصٕل پٲٹھۍ تہٕ بیٚیہِ ریٚگیوٗلر چیٚک اَپ پرٛتھ اکہِ ہفتہٕ بعد ہفتہٕ بعد یُن تہٕ چیک اَپ کَرُن اوکے ٹھیٖک چھُ چلو چلو خُدا حافِظ ٹیک کِیر اصٕل پٲٹھۍ تھَوُن خیال اوکے